مِیون پَنسنددیدہ بریر چھ تھارو بریر تہٕ عَرَبِیَن بِریر تِکیازِ یُس یہٕ بریر چھ یہِ چھ وارِیاہ پاوَر فُل بیٚیہِ چھ أمس وارِیاہ وارِیاہ ریس یہِ چھ وارِیاہ تیز دَوان تہِ یُس یہِ بریر چھ أمس چھِنہِ جَلدی تھکان تہِ نہِ کہینۍ تہِ یہِ چھِ اَگَر کَنٹِنیو پَکہِ یہِ تہِ اَگَر واریاہ مَنزِل تہِ کَڑِ یہِ چھنہِ تھکان کہینۍ تہِ یہِ بریر چھِ مےٚ وارِیاہ زیادٕ پَسنٛد